مےٚ ہَسا کَرے سٮ۪کنٛڈ پروڈَکٹ یہِ یوٗز اَتھ چھُ ناو نیکٕڈ اینٛڈ را کافی ماسٕک مےٚ دوٚپ یہِ ما آسہِ واریاہ اَصٕل مگر درٛاو نہٕ یہِ کہیٖنۍ نہٕ اَتھ گٔے ییٚلہِ مےٚ یہِ پرٛوڈَکٹ کوٚر اِستعمال مان ژٕ گۄڈٕنٮ۪تھ گۄڈٕنٮ۪تھ باسیو مےٚ نَہ یہِ چھُ واریاہ اَصٕل پَتہٕ ییٚلہِ أمۍ رِزَلٹ پَنُن ہٲے اَتھ منٛز ہَسا گوٚو کٲم دانہٕ درٛاے پِگمٮ۪نٹیشَن گٔے بٔزِن درٛایہِ بیٚیہِ حظ اوس سُہ واریاہ کاسلی مگر اَمہِ سۭتۍ گوٚو کٲم سِکِن گٔے ڈیمیج ییٚلہِ ییٚلہِ پَتہٕ اَتھ کیٛاہ وَنان ییٚلہِ سِکِن گوٚو مےٚ ڈیٚمیج پَتہٕ گٔیَس بہٕ مطلب ڈاکٹرَس تِمو ووٚن یہِ کہِ یہِ کیٛاہ پرٛوڈَکٹ چھی کوٚرمُت یوٗز مےٚ دوٚپُکھ اَتھ حظ اوس مطلب یہِ اوس یِتھ پٲٹھۍ فیس ماسٕک اَتھ اوس مان ژٕ رِوِو ہٲیِتھ اَصٕل اَصٕل مگر درٛاو نہٕ یہِ کِہیٖنۍ نہٕ یہِ چھِ بٕلیک اِن کَلَر یہِ چھُنہٕ وا چھُنہٕ وا مطلب یہِ چھُنہٕ سُہ پرٛوڈَکٹ اَصٕل کِہیٖنۍ نہٕ مےٚ دوٚپ یہِ چھِ کافی فیس ماسٕک اَمہِ سۭتۍ گژھِ مطلب اَصٕل بُتھ یِمو ہو مطلب تہِ تیوٗ رِوِو ہٲیِکھ اَمہِ سۭتۍ گٔے اِنسان گوٚو اَتھ منٛز سِٹہِ سٮ۪ٹِسفاے نہ یہوٚے ہٮ۪کو أسۍ أنِتھ مگر یہِ ییٚلہِ اَسہِ یہِ اوٚن اَمِکۍ اِفٮ۪کٹ درٛاے نہٕ اَصٕل کِہیٖنۍ نہٕ دانہٕ درٛاے واریاہ پِگمٮ۪نٹیشَن گٔے واریاہ داغ درٛا مطلب درٛا داغ گٔے اَمہِ سۭتۍ ٲسۍ وَنان سٕموٗتھنٮ۪س گٔے مگر رفنٮ۪س گٔے واریاہ رف مطلب رف گوٚو سِکِن واریاہ ترٛۄکُر گوٚو مطلب چھُنہ ہاڈ گوٚو بُتھ یہِ نسا چھُنہٕ یہِ پروڈَکٹ اصٕل کِہیٖنۍ نہٕ